بہٕ چھُس مٔنی تھاوان بیٚنٛک اکاونٹَس منٛز تہٕ مےٚ چھِ سیوِنٛگ بیٚنٛک اٮ۪کاوُنٛٹ مےٚ چھُنہٕ کٕہٕنۍ باقٕے میوٗچوَل فَنڈٕس اٮ۪مپٹیٖز

آ بہٕ چھُس دِوان اٮ۪مپ ٹیٖین پرٛٮ۪فرَنس تہٕ تِکیٛازِ یِم چھِ بَکار یِوان کُنہِ ساتہٕ مُشکِل ٹایمَس منٛز